اسلام علیکم ورحمَتُہ اللہِ وَبَرکاتہ ٹھیٖک حظ چھُوا ٹھیٖک چھُوا حظ بَس حظ ٹھیٖک أسۍ چھِ یِتھ کٲٹھۍ نا رَایِل چَلَینٛجٲرٕس رَایِل چَلَینٛجٲرٕس أشمُجِی آ بہٕ چھُس تمیُک کِرکَٹ ٹیٖمُک منیجَر آ اَسہِ چھِ یِتھ کٲٹھۍ فُٹ بال ٹیٖم تہِ اَکھ تَوِے اَسہِ حظ وردِی یِمَن خٲطرٕ ضوٚرَتھ حظ دۄنوٕنی خٲطرٕ حظ کِرکَٹَس خٲطرٕ تہٕ فُٹ بالَس خٲطرٕ تہِ اَہَن حظ رَایِل چَلَینٛجٲرٕس اَشمُجِی آ لگ بگ چھِ اَسہِ شُرہن پٕلیرن ہُنٛد ضوٚرَتھ

سورُے حظ اَتھ منٛز چھِ یِم شُراہ پٕلَیر تِمَے سانہِ خٲطرٕ اَتھ منٛز چھِ پیڑ تہِ حظ ضوٚرَتھ گُلووُز چھِ ضوٚرَتھ پیڑ چھِ زٕ ترٛےٚ ترٛےٚ جورٕ ضوٚرتھ آ بیٚیہِ گٔے میٖڈیم حظ میٖڈیم آ بیٚیہِ گُلووُز تھٲیِو تو تِمَن خٲطرٕ بیٹٕس مَینَن خٲطرٕ ترٛےٚ جورٕ

بیٚیہِ کیٖپری گُلوٕز اَکھ جورٕ اَہَن حظ اَہَن حظ یِم چھِ حظ ضوٚرتھ آ کیٖپَر اۭں سُہ اَو نہٕ ۂتھۍ سۭتۍ یِمَے ترٛےٚ تہٕ تٔتھۍ سۭتۍ سُہ آ بیٚیہِ گٔے تہٕ بیٚیہِ بیٹَس مینَن خٲطرٕ

اَہَن حظ اَہَن حظ اَہَن حظ آ بَیٹ چھِ زٕ ضوٚرَتھ حظ ایم آر ایفُک بَیٹ ایم آر ایف آ ایپ ڈامَن منٛز ایپ ڈامَن چھِ اَکھ زٕ ضوٚرَتھ زٕ ضوٚرَتھ بیٚیہِ چھِ پَتہٕ آ فُٹ بالُک تہِ چھِ اَسہِ وَردی ضوٚرَتھ کَہَن پٕلیرن خٲطرٕ کَہَن کھِلیڑٮ۪ن خٲطرٕ آ بیٚیہِ چھِ حظ اتھ اَتھ فُٹ بال خٲطرٕ تہِ چھُ شِن پَیڑ تہِ ضوٚرَتھ اۭں تِم پَیڑ چھِ برابر کاہ حظ آ بیٚیہِ چھُ کیٖپَر یُس چھُنا گول کیٖپَر آسَن فُٹ بالَس تَمہِ خٲطرٕ گُلووُز تَمہِ خٲطرٕ گُلووُز اہَن حظ اَہَن حظ اہَن حظ سُمار یَتھ یہِ چھُنا کِرکَٹ تِم ٲسۍ تۄہہِ چھُ تِمَن تۄہہِ چھُ ناو واو لِیَکھُن اَصٕل پٲٹھۍ وَردی سُہ چھُ تۄہہِ چھُ ڈِزایِن بَناوُن اَتھ

آ کھِلاڑِٮ۪ن ہُنٛد ناو تہِ اَمیُک تہٕ ڈِزایِن تہِ بیٚیہِ بَناوو اَصٕل اۭں اَسہِ چھُ دۄیہِ ترٛیہِ دۅہۍ ضوٚرَتھ ہیٚکِو تُہۍ کٔرِو ڈِلِوَر چھُوا تُہۍ چھُوا یور دٔستیاب چھا یَتھ سٲنِس آ تُہۍ لیٖکھِو یِہے میون ڈیٚلِؤری مےٚ چھُ حظ ناو میٖر عمران آ کۄلگامہِ کۄلگامہِ تلہٕ پَمپ کٮ۪لم بوز گام کُنوُہ زٕتووُہ اَکترٕہ صِفَر صِفَر

تہٕ لینٛڈمارٕک چھِ نِیَر عیٖدگاہ اچھا ؤلِو اَد حظ اَدٕ حظ اَدٕ حظ